یِم زَن سٲنِس مُلکَس منٛز ہَسپَتال چھِ اَتہِ نَسا چھِ گژھان شُد کِیر نَسا چھُ اَتہِ گژھان کینٛہہ اَتہِ نَسا چھِ آسَان صفٲٮٔی تہِ کینٛہہ نہ سا چھُ اَتہِ مِلان ٹایمَس پؠٹھ نہ سا چھِ اَتہِ مِلان سٔروِس برابر کینٛہہ بیٚیہِ بیٚیہِ ہَسا چھُ اَتہِ بیٛاکھ چیٖز گژھان نَسا اَگَر اَسہِ حظ وُنہِ دَوہ چھُ سرکار دِوان پَتہٕ یِم نہ سا چھُ سُہ یِتھ پٲٹھۍ دِوان کینٛہہ یِم حظ سُہ لوکَن دُکاندارَن کٕنان میڈِکَل وٲلِس سُہ ہَسا چھُس پَتہٕ اَسہِ سُہ سُہ پونٛسَن دِوان بیٚیہِ ہَسا چھُ یُس کووِڈ نایِنٹیٖنَس منٛز ہسا یُس کووِڈ اوس اَسہِ بیٚیہِ تَتھ منٛز ہسا گٔیے واریاہ پرابلِم تِکیازِ تَتھ منٛز ٲسۍ یِم کَران کٲم یُس ہَسا ویکسیٖن اوس یِوَان یِم ہَسا نہٕ أسۍ سُہ ٹایمَس پؠٹھ کَرٕنۍ کینٛہہ بیٚیہِ حظ چھُ سانہِ ییٚتہِ ہَسپَتالَن منٛز گژھان بیٚیہِ یُس حظ بوٚڑ پرابلِم چھِ ییٚتہِ گژھان یِم حظ چھِ یِم ڈاکٹر چھِ بیٚہوان تِم حظ چھِ کَرَان کٲم اگر فون حظ تِمَن پیشَنٹ گٔژھ سُہ چھُ گژھان سرکٲری ہَسپَتالَس منٛز تِکیازِ غریٖبی چھِ زیادٕ برابر چھِنہٕ ہؠکَان ایفٲڈ کٔرِتھ پریویٹ ہَسپَتال ہیٚکن ایٚفٲڈ کٔرِتھ کینٛہہ یِم حظ چھِ کَرَان کٲم یِم حظ چھِ یِمَن دَپَان تُہۍ ہَسا وٕچھِو أسۍ پرٛایویٹ کٕلنِکَس پؠٹھ یِتھ پٲٹھۍ ہَسا ہیٚکو أسۍ تۄہہِ یَتھ منٛز ییٚتؠن علاج کٔرِتھ کینٛہہ یِم حظ چھِ کَرَان پَنٕنۍ بِزنس ہَسا چھِ یِم پَکناوُن ڈاکٹر